مےٚ چھُ واریاہَن ساینٹِسٹَن مُطابِق پوٚرمُت سکوٗلَس منٛز تہٕ بہٕ وَنہٕ کیٚنٛہہ ساینٹِسٹَن ہُنٛد ناو تَتھ پَتہٕ چھُ اکھ ساینٹِسٹہٕ گۄڈٕنٮ۪کُے یُس مےٚ یاد چھُ سُہ چھُ نیوٗٹَن یُس نیوٗٹَن چھُ تٔمۍ دِژے گریوِٹی مُطابِق کہِ سُہ اوس اَکہِ پھِرِ بِہِتھ اَچانک تہٕ اَتہِ پٮ۪و اَمبُر پٮ۪ٹھٕ کَنہِ ییٚمہِ کہِ وجہ سۭتۍ تٔمۍ دوٚپ کہِ اَمبُر کیٛازِ پٮ۪و نہٕ ہے کیٛازِ پٮ۪و نہٕ ہیٚور کُن یا أتی کیٛازِ رُکیو نہٕ یہِ کیٛازِ پٮ۪و بۅنے کہ تٔمۍ تٔمہِ پتہٕ کٔر تٔمۍ گریٚوٹی ڈِسکوَر بیٛاکھ ساینٹِسٹ مےٚ یُس مےٚ پَتاہ چھُ سُہ گوٚو رابوٹ اینٹین والِیو ہُک ییٚمۍ کہِ مایکروسکوپ کوٚر ڈِسکَور یا بیٛاکھ چھُ رابوٹ برٛاوُن ییٚم کہِ نیٛوٗکلَس کوٚر ڈَ ڈِسکَور تہٕ سیٚل یُس چھُ بیٚیہِ سیٚل کٔر ڈِسکَوَر اینٹر والوَن ہُک یِم زٕ ژور ساینٹِسٹہٕ پیٚیہِ مےٚ وُنکٮ۪نَس یاد تہٕ ایٚمۍ پَتہٕ چھِ مےٚ واریاہ کیٚنٛہہ ساینٹِسٹہٕ یاد تہٕ کیٚنٛہہ میتھامیٹِشَنٕز یِم مےٚ یاد پَتاہ چھُ تَتھ منٛز چھِ یِوان آریا بَٹا ییٚمہِ کہِ زیٖرو کَرے ڈِسکَوَر یا پایتھوگورُس چھُ اَکھ میتھامیٹِشَن ییٚمۍ واریاہ زیادٕ اَصٕل اَکھ رول چھُ اَدا کوٚرمُت آ یَتھ میتَھ میتھَس منٛز تہٕ تٔمۍ دِژے پایتھوگورُس تھارُم تہِ یُس أسۍ روزمَرٕ کہِ یِمَن چیٖزَن منٛز ایٚپلَے چھُ ہٮ۪کان کٔرِتھ